وعلیکُم اسلام اسلام علیکُم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 اَہَن حظ آ آ وٕچھِو حظ یہِ گژھِ کِلوٗ وٲرۍ کِلوٗ چھُ گژھان ساڑ پانٛژھ ہَتھ یہِ چھُ پیور کَشمیٖری ماچھ یہِ چھُنہٕ اَتھ چھُنہٕ رَلہٕ وَلہٕ کِہیٖنۍ اگر تُہۍ زیادٕ تہِ ہیٚیِو کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرٕ ڈِسکاوُنٛٹ تہِ مگر یہِ چھِ پیور کَشمیٖری ماچھ اَہَن حظ آ نہ حظ نہ نہ نہ تِژھ نہ حظ نہ نہ یہِ چھُنہٕ کھیٖنر یہِ چھُ پیور کَشمیٖری ماچھ اگر تۄہہِ زیادٕ تہِ ہیٚیِو کیٚنٛہہ چھُنہٕ پَرواے اگر تُہۍ کیٚنٛہہ آسوٕ ضروٗرت بہٕ چھُس ییٚتہِ تُہۍ ہیٚکِو مےٚ سۭتۍ کَنٹیکٹ کٔرِتھ تُہۍ ؤنِو تۄہہِ کوٗتاہ چھُو ضروٗرت سُہ چھُ پیور ماچھ کَرٕ بہٕ مطلب ہُمیُک نصب پَتہٕ اگر تۄہہِ زیادٕ تہِ چھُو نیُن تۄہہِ تَتھ کَرٕ بہٕ ڈِسکاوُنٛٹ کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ کَتھ کیُتھ گۄڈٕ ؤنِو تُہۍ مےٚ تۄہہِ کٔژ کیُتھ چھُو یہِ اَہَن حظ آ اہن حظ آ آ تہِ چھِ ضروٗری مگر بہٕ چھَس دَپان اَکھ ماچھ گوٚو مطلب تۄہہِ چھُو اَتھ پٮ۪ٹھ کَرُن ٹرٛیڈ بیٛاکھ گوٚو تۄہہِ چھُو ماچھ کِلوٗ زٕ ترٛےٚ نِنۍ تۄہہِ چھُو تھاوُن تِم پانَسٕے تُہۍ چھُو پَتہٕ صُبَن یُتھُے مطلب صُبحن کَشمیٖری وۄتھان چھِ تٕم چھِ چٮ۪وَان تہٕ ترٛیشہِ سۭتۍ چھِ أڑۍ چھِ ترٛاوَان لولاسَس سۭتۍ یا کُنہِ سۭتۍ تہِ کھٮ۪وَان چھِ بیٛاکھ گوٚو ٹرٛیڈ تُہۍ ؤنِو مےٚ تۄہہِ کَرُن کیٛاہ چھُو اَہَن حظ آ مےٚ آو سَمٕجھ اَہَن حظ آ آ اہن حظ آ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرِو مےٚ سۭتۍ کَنٹیکٹ تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرہو تۄہہِ ڈِسکاوُنٛٹ تہِ کیٚنٛہہ چھُنہٕ پَرواے اَہَن حظ آ مگر ایٚکچُؤلی چھُ مےٚ برادر نا سُہ چھُ گوٚمُت اوٗرۍ سُے یہِ اَکہِ دۄیہِ دۄہہِ وۄنۍ یہِ سُہ بہٕ کَرٕ تٔمِس سۭتۍ فون کَرٕ بہٕ تٔمِس اَصٕل پٲٹھۍ سُہ تہِ وَنہِ مےٚ ریٹ کیٛاہ مگر پَتہٕ کَرٕ بہٕ تۄہہِ سۭتۍ کینٛہہ اَتھ چھُ مےٚ ڈِسکاوُنٛٹ تہِ کَرُن کیٛازِ تُہۍ چھُو مےٚ پَنٕنۍ مےٚ باسیٚو مےٚ کوٚر ہُم تُہٕنٛدۍ تٔمۍ برٛدر تہِ کَریو مےٚ ٲلۍ فون دوٚپُن ہُںٛد تۄہہِ کَرِ اکھ میٲنۍ سِسٹر فون آ اَمہِ سۭتۍ گژھِوٕ تۄہہِ ڈِس ڈِسکاوُنٛٹ تہِ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے نہ حظ کیٛاہ مےٚ نَے آو سَمجھے اَہَن حظ آ مےٚ چھِ مےٚ چھِ ڈرٛاے فرٛوٗٹ تہِ آسان کٕنُن مےٚ چھُ یہِ تہِ ہانی تہِ آسان کٕنُن یُس پیور ہٲنی تہِ بیٛاکھ گوٚو مطلب بیٛاکھ چھُ اَتھ چھُ آسان کھنٛڈ آب رَلٲیِتھ سُہ چھُنہٕ آسان کھَنڈ آب کیٚنٛہہ ایٚکچُؤلی مطلب تٔتھۍ ٹایپَس پٮ۪ٹھ چھُ آسان مگر یُس تۄہہِ چھُو ضروٗرت سُہ چھُ پیور ماچھ تَتھ چھُنہٕ کانٛہہ رَلہٕ تَتھ چھُنہٕ کیٚنٛہہ چیٖز رَلہٕ بیٛاکھ چھُ مےٚ نہ حظ نہ تہِ بَنہِ نہٕ کیٚنٛہہ تہِ چھُنہٕ کیٚنٛہہ پَرواے ییٚلہِ شِکایت کہِ بہٕ چھُس ییٚتہِ تُہۍ ہیٚکِو واپَس تہِ أنِتھ سُہ تَتھ کَرٕ بہٕ ٹیٚسٹ تہِ تہِ چھُنہٕ ضروٗرتھ کیٚنٛہہ اَہَن حظ آ اَہَن حظ آ اَدٕ کیٚنٛہہ حظ کیٚنٛہہ چھُنہٕ پَرواے اَدسا